وَعلیکُم السَلام آ أسۍ چھِ اچھا مَکانس چھا رنٛگ کَرُن اَچھا مَکانَس کٲتیٛاہ کَمرٕ چھِوٕ تۄہہِ ژور کَمرٕ بیٚیہِ گٔیہِ لٲبی بیٚیہِ گوٚو کِچن تۄہہِ کَر پیٚٹھ چھُو سِٹاٹ کَرُن کٲم چَلو اَدٕ سا ٹھیٖک چھُ بیٚیہِ وَسہٕ صُبحس اوٗر تہٕ بہٕ دِمہٕ اَتہِ نَظر تہٕ بیٚیہِ یِتھٕ پاٹھۍ ہیٚکہٕ بہٕ ایسٹِمیٹ ؤنِتھ ایسٹِمیٹ آ لَگَن ترٕٚہ پٲنٛژھ ترٕٛہ ساس لگن بیٚیہِ چھِ ایشیَن پینٛٹ ایشیَن ایشیَن پینٛٹ آ تِمَن ہُنٛد رنٛگ چھُ یِوان اصٕل تہٕ تَتھ چھُ واریاہ ٹایم تہِ نیٚران تہٕ باقٕے تَتھ چھُ آسان اوٗرٕ سیٚمپٕل سٍتۍ تِمَن پیٚٹھ ہیٚکو تۅہہِ کَلر چوایِز کَرِتھ تُہۍ ہیٚکِو پانہٕ تہِ چوایِز کٔرِتھ ٹھیٖک چھا اکھ مِنٛٹ ٹھہر تہٕ ہیٚلو آ بیٚیہِ چھُ یہِ اتھ کیٛاہ چھِ وَنان تُہۍ ؤنۍتَو مےٚ اکھ کَتھ تۅہہِ چھُوٕ فُٹہٕ حِساب کَرُن کِنہٕ تۅہہِ چھُوے دۅہ حِساب کَرُن یہِ تُہۍ پانَس باسوٕ بہتر دۄہ حِساب دۅہَس دۅہَس چھِ أسۍ ہیوٚان شےٚ ہتھ رۅپیہِ بیٚیہِ چھُ بَتہٕ وَتہٕ تُہُنٛدُے اَدٕ سا ٹھیٖک بیٚیہِ ؤنۍتَو تُہۍ مےٚ اکھ کتھ یِہِ چھا اوٚک پوٗر مکان کِنہٕ

اچھا اچھا ٹھیٖک چَلو چَلو اَدٕ سا ٹھیٖک چھُ بہٕ وَسہٕ صُبحس اوٗر تہٕ بہٕ دِمہٕ نَظر